اسلامُ علیکُم فیزان ٹھیٖک چھوا بس ٹھیٖک آز کیاہ خبرا وبرا دِیِو اخبار یوکُن

اۭں مے چھُ یُس تُہۍ اخبار چھِو تراوان مےٚ امہِ برونٛٹھ گریٹر کَشمیٖرُک تہٕ مگر اۭں مےٚ چھُ ایٚکزامس أکِس خٲطرٕ ضروٗرت تہٕ مےٚ چھُ وۄنۍ وٕںکہِ پِتھ کُن واریاہ زیادٕ اخبار پرٕنۍ تہٕ مےٚ چھُ روزُن اَپ ٹُہ ڈیٹ یِمہ سۭتۍ تہٕ اۭں اگر تُہۍ یِم اخبار چھِو موٗجوٗد لایِک اگر تُہۍ یِم تہِ چھِو ہیٚکان پرٛوایڈ کٔرِتھ کشمیٖر ٹایمٕز ہِندوستان ٹایمٕز اۭں تہٕ دَ ہِندوٗ یِم اخبار تہِ ہیٚکوٕ تُہۍ ترٲیِتھ مےٚ صُبحٲے پٮ۪ٹھٕ تُہۍ چھُو مےٚ گریٹر کشمیٖری ییٚتیٚتھ ترٛاوان اۭں مےٚ چھُ یَتھ یوٗ پی ایٚس سی یس خٲطرٕ چھس بہٕ کوچِنٛگ کَران تہٕ تتھ خٲطرٕ چھےٚ مےٚ واریاہ زیادٕ ضروٗری یِم نوزٕ ویوزٕ بوزٕنۍ کہ ژےٚ ٲسٕے پانس تہِ پَتہٕے تتھ خٲطرٕ چھِ یہِ آسان اکھ اِمپاٹنٹ سِٹیٚپ یِہنٛدی موٗجوٗب چھِ مے ضروٗرت یِم

اۭں بِلکُل بِلکُل یِم سٲری ترٲوِو تُہۍ مےٚ یہِ گوٚو واریاہ زیادٕ اصٕل کہِ مےٚ کٔر تُہۍ سۭتۍ کَتھ تہٕ مےٚ لٔج پَتہ تُوہہِ چھِو ییٖتیاہ ترٲیزیٚو تہٕ مےٚ چھِ واریاہ نالیج ہنٛز ضۄرت تہٕ یِم لَگن مےٚ واریاہ زیادٕ ضۄرت تہٕ تُہُنٛد سٮ۪ٹھا سٮ۪ٹھا شُکٕر اۭں تہٕ بہٕ چھس سٮ۪ٹھا شُکُر گزار چون کہ یِم اخبار گَژھن مےٚ صُبحس واتٕنۍ کَنٹِنِو پٲٹھ ڈے تِکیازِ گریٹر کشمیٖرس کیاہ ٲسِو تُہی کران منٛز منٛز ٲسِو نہٕ تُہۍ سوزان پَتہٕ کِہنۍ تہٕ امہِ موٗجوٗب چھس بہٕ ونان اۭں بِلکُل بِلکُل یِم سٲری ترٲزیٚو تُہۍ مےٚ تہٕ تیٚلہِ اگر تۄہِہ یِم پانے پَنٛنی چھِو یِوان ویٖکلی تہٕ منتھٕلی میٚکزیٖن تہٕ تیٚلہٕ ترٲزیٚو تُہۍ یِمن زٕ ترٛےٚ اخبارن ہِنٛدۍ ناو تہٕ دَ ہِندو ٲسۍزیٚو تُہۍ ترٛاوان بیٚیہِ گریٹر کشمیٖری ییٚتیٚتھ یِمے زٕ اخبار تہٕ بیٚیہِ ٲس زیٚو ہُم میٚکزیٖن ترٛاوان مےٚ باسان سُہ روزِ بہتر اۭں نا نا تُہۍ رٲیزیٚو مےٚ ویٖکلی کیازِ کہ مےٚ خٲطر روزِ سُۍ واریاہ زیادٕ اصٕل مےٚ باسان تُہۍ رٲیزیٚو مےٚ ویٖکلِیی تہٕ سُے چھُ ٹھیٖک سُہ چھُ بہتَر اۭں بِلکُل بِلکُل تُہۍ وٕچھ زیٚو کٲتیاہ پوٛنٛسہٕ چھِ یِمن سارنٕے واتان سُہ کٔرزیٚو تُہۍ ٹوٹل تہٕ پَتتہِ کٔرزیٚو تُہۍ میٲنِس وٹس ایٚپ نمبرس سیٚنڈ تہٕ بہٕ آسو تۄہہِ کَران ریٚتہٕ پَتہٕ ریٚتہٕ پَتہٕ یُتھُے ریٚتھ آسہِ مکلان بہٕ آسو توٚہہِ کران پتہٕ اکونٛٹس سیٚنڑ یا سۭتی تہِ ٲسِو نِوان یا یہِ باسہِ اسہِ ٹھیٖک سُہ کَرو أسۍ پتہٕ فٔردر کَتھ چلو یہِ گو واریاہ واریاہ بہٕ چھُس سیٹھاہ شُکٕر گُزار تہٕ یہِ گوٚو واریاہ زیادٕ اصٕل چلو ٹھیٖک چھُ ٹھیٖک چھُ شُکُر